کٔشیٖر لنٛگہِ کٔشیٖرِ منٛز ہَسا چھِ کشمیٖری لنٛگویج کرنَس منٛدٕچھان لوٗکھ مےٚ چھُنہٕ یِوان سمجھی یِم کیٛازِ چھِ منٛدٕچھان پنٕنۍ لنٛگویج یوٗز کرنَس منٛز تِکیٛازِ یہِ چھِ اسہِ پنٕنۍ لنٛگویج یہِ پَزِ نہٕ اسہِ مٔشراوٕنۍ کِہیٖنۍ یہِ چھِ کشمیٖرس منٛز روزان گوٚو اسہِ پَز پنٕنۍ کشمیٖری لنٛگویج ہمیشہٕ یاد تھاوٕنۍ یِتھ کٔنۍ سٲنۍ بزرٕگ اٲسۍ کشمیری لنٛگویج وَنان یا لیٚکھان أسۍ تِتھٔے کٔنۍ پَزِ اسہِ تہِ پنٕنۍ کشیری لنٛگویج لیٚکھٕنۍ تہِ ہیٚچھُن تہِ پَزِ کِتھ کٔنۍ کیٛاہ چھُ کشمیری لنٛگویج پیٚوان لیٚکھٕنۍ یا کشمیری پَزِ اسہِ پَرُن تہِ یا کشمیری زبان پَزِ اسہِ بولٕنۍ تہِ أکِس بیٚیِس سۭتۍ ییٚلہِ اسہِ کَتھ آسہِ کَرٕنۍ مگر آزٕکۍ لوٗکھ یُس نٔوٚو جنریٚشن چھِ یِم چھِنہٕ زیادٕ کشمیری منٛز کَتھ باتھ ہیٚکان کٔرِتھ کِہیٖنۍ یِم چھِ منٛدٕچھان کشمیری لنٛگویج منٛز کَتھ کرنَس یِم چھِ دَپان اگر أسۍ کشمیری لنٛگویح منٛز کَتھ کَرو تہٕ خبر اسہِ وَنن دَپن یِم چھِ شاید یِم ڈوُن گرٛیڈ نفر مگر اسہِ پَزِ یہِ پنٕنۍ کشمیٖری لنٛگویج ہمشہٕ یاد تھاوٕنۍ یِتھ کٔنۍ نیٚبرِمیٚن مُلکن منٛز چھِ پنٕنۍ پنٕنۍ لنٛگویج یا ہر کُنہِ سِٹیٹہِ منٛز چھِ پنٕنۍ اَکھ سُپیسفِک الگ الگ لنٛگویج یَتھ کٔنۍ نہٕ تِم چھِ پنٕنۍ لنٛگویج مٔشراوان نَہ چھِ تٕم منٛدٕچھان پنٕنۍ سۄ لنٛگویج یوٗز کرنَس منٛز ییٚلہِ تہِ تِمن أکِس أکِس سۭتۍ أکِس بیٚیِس سۭتۍ کَتھ باتھ آسہِ کَرٕنۍ یِتھٔے کٔنۍ پَزِ نہٕ اسہِ تہِ پنٕنۍ یۄس اسہِ لنٛگویج کشمیری چھِ یہِ پَزِ نہٕ اسہِ مشراوٕنۍ کِہیٖنۍ اسہِ پِزِ نہٕ منٛدٕچھُن اتھ منٛز کِہیٖنۍ أکِس بیٛیِس سۭتۍ آسہِ کَتھ کَرٕنۍ کشمیٖری لنٛگویج منٛز پَزٕ کَتھ کَرٕنۍ اسہِ بیٚیہِ چھُ یہِ وارِیاہ سہل تہٕ آسان اسہِ خٲطرٕ تِکیٛازِ أکِس بیٚیِس چھِ یِم اسہِ کشمِرِیَس منٛز کشمیری لوٗکھ چھِ تِمن ہیٚکہِ اصٕل پٲٹھۍ کشمیری پتہٕ سمٕجھ یِتھ ییٚلہِ تِم کشمیری ہیٚچھیٚن یا ییٚلہِ تِمن کشمیری فِکرِ تَرِ ادٕ ہیٚکن تِم اکھ أکِس نِش کشمیری لنٛگویج اصٕل پٲٹھۍ یوٗز کٔرِتھ یا ہیٚچھتھ ہیٚکن یِتھ کٔنۍ ترِ نہٕ تِمن فِکرے یہِ کیٛاہ چھُ وَنان اگر نہٕ اِنسان اگر اِنسان کشمیٖری لنٛگویج منٛز دوٗر روزِ تِمن یی نہٕ سمجھی یہِ کِتھ کٔنۍ یا چھِ لنٛگویج یوٗز کَرٕنۍ بیٚیہِ یِم نیٚبرِم لوٗکھ چھِ تِمن تہِ چھِ وارِیاہ زیادٕ کشمیری لنٛگویج خۄش کَران تِم چھِ دَپان اسہِ ہیٚچھنٲیتو کشمیری مگر ییٚتِکۍ لوٗکھ کیٛاہ چھِ ییٚتکیٚن لوٗکن چھِنہٕ ییٚتِکۍ لوٗکھ چھِ منٛدٕچھان دپان چھِ ہے اگر أسۍ کشمیری لنٛگویج منٛز کٲنٛسہِ سۭتۍ کَتھ کَرو اسہِ دَپن یِم چھِ خبر کٕم نفر مگر نیٚبرِم ملکٕکۍ لوٗکھ چھِ خۄش گَژھان دَپان چھِ تۄہہِ چھُو وارِیاہ زیادٕ کشمیری لنٛگویج اصٕل اسہِ تہِ ہیٚچھنٲیِتو یہِ کشمیری لنٛگویج أسۍ تہِ کرہاو یہِ کشمیری لنٛگویج یوٗز تِکیٛازِ یہِ کشمیٖری لنٛگویجی یہِ چھِ اکھ اصٕل لنٛگویج یہِ چھِ برٛۄنٛہہ کالہِ پٮ۪ٹھٔے آمُت یوٗز أسۍ کرنہٕ سو اِسی لیے چھِ اسہِ یہِ مدر ٹنٛگ پنٕنۍ یہِ پَزِ نہٕ اسہِ بھُلاوٕنۍ کِہیٖنۍ یِتھ کٔنۍ سٲنۍ بُزرٕگ ٲسۍ برٛونٛٹھ پٮ۪ٹھٔے کشمیٖری لنٛگویج یوٗز کَران تِتھٔے کٔنۍ پَزِ اسہِ تہِ کشمیری لنٛگویج پنٕنۍ برقرار تھاوٕنۍ یۄس یۄس یہِ نٔوٚو نٔوٚو جنریٚشن یِیہِ اسہِ پَزِ یہِ کشمیری لنٛگویج ہر وِزِ ساتھ تھاوٕنۍ اسہِ پِزِ یِتھ کٕنۍ ٲں باقی سُکوٗلن منٛز چھِ باقی سبجیٚکٹہٕ یِتھٔے کٔنۍ پِزِ کشمیری کشمیری سبجیٚکٹہٕ یُس اسہِ آسَن اوس برٛۄنٛہہ کالہِ آز چھِنہٕ وۄنۍ تھاون کیٚنٛہہ مگر اسہِ پَزِ سُکوٗلن منٛز یہِ کشمیری سبجیٚکٹہٕ ہمیشہٕ تھاوناوُن تِکیٛازِ اَمہِ سۭتۍ یِم لۄکٕٹۍ لۄکٕٹۍ سٲنۍ بچہِ چھِ یِم ہیٚکن کشمیری لیٚکِتھ تہِ بوٗلِتھ تہِ تہٕ سمجِھتھ تہِ یِمن یی برٛۄنٛہہ پٮ۪ٹھٔے کشمیری لنٛگویج سمٕجھ تہٕ اگر نہٕ وۄنۍ ٲں سُکوٗلن منٛز یہِ کشمیری سبجیٚکٹہٕ تھاوَن کِہیٖنۍ لوٗکھ روزَن اَمہِ نِش دوٗر تہِ یہِ چھُنہٕ سانہِ خٲطرٕ گَژھان ٹھیٖک کِہیٖنۍ تِکیٛازِ تُہۍ وُچھو سٲنۍ بُزرٕگ کیٛاہ ٲسۍ تِمن کیٛتھ اوس کشمیٖری تگان لیٚکھُن تہٕ آزٕکۍ لوٗکھ وُچھتہٕ ہوکھ تُہۍ آزکیٚن لوٗکن چھُنہٕ کشمیری تگان بلکل ہیٚچھُن کِہیٖنۍ تِم چھِنہٕ نَہ تگان لیٚکُھن تِمن نَہ تگان پرُن اِس لیے چھُس بہٕ دَپان سُکوٗلن منٛز تہِ پَزِ یہِ کشمیری سبجیٚکٹہٕ اسہِ تھاوناوُن بیٚیہِ ییٚمِس نہٕ کشمیری لنٛگویج سمٕجھ آسہِ تران کِہیٖنۍ تٔمِس پَزِ کٲنٛسہِ پٔرٲنِس بُزرگَس نِش ہیٚچھُن یہِ کشمیری لنٛگویج یا کشمیری لیٚکھُن یُتھ سُہ پتہٕ باقین تہِ ہیٚچھنایہِ یُتھ نہٕ تٔمِس کانٛہہ تہِ پریشٲنی گَژھہِ کشمیری بولنَس تہٕ وننَس منٛز باقی لوٗکھ چھِ دپان اسہِ أسۍ چھِ منٛدٕچھان کشمیری یوٗز کرنَس مگر اسہِ پَزِ نہٕ اتھ پننہِ لنٛگویج منٛدٕچھُن کِہیٖنۍ تِکیٛازِ یہِ چھِ اسہِ پنٕنۍ مدر ٹنٛگ یہِ چھُ وارِیاہ زیادٕ اصٕل لنٛگویج کشمیری لنٛگویج چھِ وارِیاہ اکھ خوٗبصوٗرت لنٛگویج بہٕ ییٚلہِ تہِ کٲنٛسہِ سۭتۍ کَتھ چھُس کَران بہٕ چھُس پانہٕ کَران کشمیری لنٛگویج منٛز اکھ أکِس سۭتۍ کَتھ تِکیٛازِ اتھ منٛز کیٛاہ منٛدٕچھُن یہِ چھِ اسہِ پنٕنۍ لنٛگویج ہر أکِس چھِ پنٕنۍ پنٕنۍ لنٛگویج سو اسہِ چھِ پنٕنۍ کشمیری لنٛگویج أسۍ کرو پننہِ کشمیری لنٛگویج منٛزٕے کَتھ باتھ تِکیٛازِ یہِ چھِ وارِیاہ خوٗبصوٗرت اکھ لنٛگویج اسہِ پَزِ نہٕ منٛدٕچھُن اتھ کِہیٖنۍ لوٗکھ چھِ دَپان کشمیری لنٛگویج مَہ سا کٔرِو یوٗز کِہیٖنۍ مگر اسہِ پَزِ کشمیری لنٛگویج یوٗز کَرٕنۍ یہِ چھِ وارِیاہ بہترین لنٛگویج آ ییٚلہِ نیٚبَر اِنسان گَژھہِ تَتیٚتھ تہِ چھُ تَتیٚتھ گَژھہِ بدل لنٛگویج تہِ تگٕنۍ مگر کشمیری لنٛگویح لگہِ اسہِ پننِس کشمیٖرس منٛز تہِ یا بہٕ نیٚبرِمیٚن مُلکن منٛز تہِ چھُ کانٛہہ کشمیٖرُک آسَن تَتہِ ہیٚکہِ اِنسان پننہِ لنٛگویج منٛز یہِ کَتھ باتھ کٔرِتھ ییٚلہِ اِنسانس کشمیری آسہِ تگان بیٚیِس نفرس تہِ آسہِ کشمیری تگان سُہ تہٕ سُہ تہِ ہیٚکہِ سمجھِتھ سۄ کَتھ ییٚلہِ نہِ اسہِ کشمیری آسہِ تگان کِہیٖنۍ پتہٕ اگر أسۍ پنُن کشمیری برٛدر سمکھہِ ہا تہِ اسہِ تَگہِ نہٕ تٔمِس سۭتۍ کشمیری لنٛگویج منٛز کَتھ کرنی سو اِسی لیے پَزِ اسہِ کشمیری لنٛگویج ہیٚچھِنۍ تہٕ ہمیشہٕ تھاوناونٕۍ یاد پنٕنۍ کشمیری لنٛگویج